اَگر أسۍ وُچھو یُس سرانٹھ چھِ یَتھ أسۍ سُوِمِنگ چھِ وَنان یہِ چھِ أکِس اِنسانَس خٲطرٕ واریاہ زیادٕ ضروٗری کیازِ کہِ مطلب کُنہِ ساتہٕ چھُ آسان مطلب تِژھ کُنہِ ساتہٕ چھِ آسان سۄ حالت اَگر کُنہِ ساتہٕ خۄدا نہ خاستہٕ آ مطلب سہلاب چھُ یِوان مطلب یِم یِمن یِم اِنسانن سرانٹھ آسہِ تَگان وایِنۍ یِم ہیٚکَن پَنُن پان بَچٲوِتھ یِمن نہٕ سرانٹھ آسہِ تَگان وایِنۍ کِہیںۍ تہِ تِم ہیٚکن نہٕ بٔچِتھ کِہیںۍ تہِ نہٕ تہٕ اَگر أسۍ وُچھو مطلب سرانٹھ واینہٕ خٲطرٕ گژھِ اَکھ اِنسان آسُن مطلب سُہ گژھِ بالغ آسُن گوٚومُت مطلب یہِ چھُ زانُن کہِ اَرداہ وُہُر گژھِ آسُن گوٚومُت أسۍ اَگر وُچھو مطلب یُس سُوِمِنگ ہُند اَصٕل روٗل چھُ مطلب سُہ گژھِ آسُن اَرداہ وُہُر اَرداہ وُہُر گوٚومُت تہٕ وۄنۍ اگر کانٛہہ لۄکچارَس تہِ ہیٚچھہِ سُومِنگ کَرٕنۍ مطلب سرانٹھ وایِنۍ اَتھ منٛز چھُنہٕ کِہینۍ تہِ نہٕ اعتراض مطلب یہِ چھُ اِنسانَس مطلب پانَس تام مطلب اِنسان کوٗتاہ مطلب کوٗتاہ یہِ آسہِ جِگرٕ وول سُہ تہِ ہیٚکہِ اِنسان جلدی ہیٚچھِتھ سرانٹھ وایِنۍ تہٕ اِنسانَس گژھِ نہٕ اَسُن مطلب اِنسان گژھِ نہٕ کھوژُن ووٚژُن کِہینۍ تہِ مطلب اَگر اِنسانس مطلب سُہ خوف روٗد أندٔرۍ کِنۍ کہِ نہ اَگر بہٕ ڈُبِتھ گوٚوس ہُہ یہِ سُہ اِنسان ہیٚکہِ نہٕ اَصٕل پٲٹھۍ سرانٹھ ہیٚچھِتھ کِہینۍ تہِ نہٕ گۄڈٕ چھُ اَسہِ یُس اَسہِ پانَس أندٔرۍ کِنۍ ڈر چھُ یہ مطلب کھۄژُن چھُ یہِ چھُ اََسہِ گۄڈٕنیٚتھ نیبر کَڑُن کٕلیر پٲٹھۍ اَصٕل پٲٹھۍ سرانٹھ وٲیِتھ تیٚلہِ ہیٚکَو أسۍ مطلب اَصٕل پٲٹھۍ مطلب پوٗرٕ مطلب دٮ۪ماغ سان ہیٚکَو أسۍ سرانٹھ ہٮ۪چھِتھ اَصٕل پٲٹھۍ مطلب اَتھ منٛز کیاہ کیاہ چھُ کَرُن اکھ أکِس گۄڈٕ کھۄژنا مطلب بہٕ چھَس کھۄژَان آبَس ہُہ یہِ بیٚیہِ ییٚمِس آبُک کھۄژُن آسہِ سُہ ہیٚکہِ نہٕ سرانٹھ وٲیِتھ کِہینۍ تہِ مطلب اِنسان گوٚژھ آسُن اَصٕل پٲٹھۍ مطلب مطلب یُس أسۍ یہِ سون جسم چھُ یہِ گژھِ تَندرُست آسُن مطلب اَتھ گژھِ نہٕ کٔہینۍ تہِ مطلب مطلب ڈِزیٖز گژھِ نہٕ آسٕنۍ کانٛہہ بٮ۪مٲرۍ گژھِ نہٕ آسٕنۍ کانٚہہ اِنسانَس ییٚمہِ سۭتۍ پَتہٕ أمِس پرابلِم گژھِ مطلب أمِس وۄتھہِ پَریشٲنۍ پَتہٕ آبہٕ سۭتۍ یا مطلب اَگر أسۍ وُچھو مطلب یِم سرانٹھ وٲلۍ چھُ آسان مطلب یِمَن چھِ آسان مطلب اَصٕل مطلب یِم چھِ آسان فِٹ لگ بگ کیازِ کہِ سرانٹھ چھِ اَمہِ سۭتۍ چھُ گژھان سانٮ۪ن زَنگَن تہٕ مطلب زَنگَن تہِ گژھان ورزِش سانٮ۪ن اَتھن تہِ گژھان ورزِش تہٕ اَمہِ سۭتۍ چھُ اَسہِ واریاہ زیادٕ فٲیدٕ واتان سرانٹھِ سۭتۍ